اَتھ منٛز چھُنہٕ کٔہٕںۍ تہِ بیریر یوٗتاہ اَگر مطلہٕ میٲنۍ سِسٹر آسہِ کوٗر آسہِ بیٚنہِ آسہِ دوس آسہِ اَتھ منٛز چھ نہٕ کٔہنۍ تہِ رُکاوٹ یوٗتاہ تِمن ایبِلٹی آسہِ تِم ہٮ۪کن خٲصِل کٔرِتھ کٔہنۍ تہِ بیریر سانہِ طرفہٕ کٔہنۍ تہِ رُکاوَٹ آسہِ نہٕ پٔرسَنلی میانہِ طرفہٕ کِہینۍ تہِ تِکیازِ پرانٮ۪ن زَمانن منٛز اوس جِناب مۄحترم پرناوان واریاہ کَم تِکیازِ تَمہِ ساتہٕ ٲسۍ آ یُس زنہٕ اِنگلِش تعلیٖم چھ أسۍ پرناوان واریاہ کَم تہٕ ریلِجس ٲسۍ پَرناوان واریاہ پَہمتھ تَمیُک نٔتیٖجہٕ چھُ آز نیران کہِ آز چھُ ٹیکنالجی ہُند زَمانہٕ چھُ تہٕ واریاہ لُکھ کٲتیاہ برونہہ وٲتۍ تہٕ یِم تَتھ سۭتۍ ٲسۍ وابسطٕ تِم کۭتیاہ پَتھ روٗد تہٕ یِم تَمہِ سات ٲسۍ اَتھ اَپوز کران ؤنکینَس چھِ تِم وَنان کہِ یہِ ہسا اوس سون غلط فٲصلہٕ تہٕ ؤنکینس پَزِ کولِفِکیشن خٲصِل کَرٕںۍ تہٕ تِکیازِ ؤنکیس چھُ کومپِٹشنُک دور ؤنکینس چھُنہٕ کٲنسہِ تہِ پَتھ روزُنٕچ مطلب کِہیںۍ تہِ گُنجٲیِش اِوٕن یِم اسہِ کانہہ تہِ مَزہب ٲسِںۍ پرٮ۪تھ کانہہ چھُ ؤنکینَس یِم ہیچھناوان کہِ کومپِٹشن چھُ تہٕ اَتھ منٛزگژھِ روزُن سارنی برونہہ تہٕ بیٚیہِ چھُنہٕ اَتھ منٛز یہِ بَنُن کیٚنہہ کہِ وُمین ایمپورمینٹ چھُ گور دیُن جِناب مۄحترم أسۍ وَنو نہٕ فیمینِزٕم فیمٔنِسٹ اَلبتہ وُمین ایمپورمینٹ تِم چھِ برابر حق تھاوان یِم چھِ برابر حہِ حق تِم تہِ ہٮ۪کن توٗتاہ خٲصِل کٔرِتھن تعلیٖم یوٗتاہ اکھ مَرٕد ہٮ۪کہِ تعلیٖم حٲصِل کٔرِتھ وۄنۍ چھِ ڈِفکَلٹیٖز چھِ یِوان اَگر أسۍ کرو کَتھ یُس سٲنۍ موج بیٚنہِ آسہِ تہٕ یِہندِس ایجُوکیشنَس تہٕ سٲنِس ایجُوکیشنس منٛز چھِ واریاہ فرق یِمن چھِ ڈِفکَلٹیٖز مینسُریشنل سایکٔلز چھِ یِم تہِ چھِ یِوان یِمن یِم جوٗرِنگ کیاہ چھِ یِتھ وَنان جوٗرِنگ ایجُوکیشن یِم کِتھ کَن چھِ تَتھ سۭتۍ کوپ اَپ کران سُہ چھُ یِہُند تَتھ یِہِندِس تَتھ جزبس تَتھ چھ سَلام تہٕ باقی أسۍ چھِ لڑکہٕ یُس ایز کَمپیٲڑ ٹہ لڑکہٕ ہیٚکہِ کورِ ہُند چھُ چاہے ہرتال چھُ کُنہِ وِزِ گژھان لڑکہٕ چھُ ہٮ۪کان مطلب کانہہ تہِ جُگاڑ کٔرِتھ تہٕ سُہ چھُ سکوٗل یا کالیج یا یُنورسٹۍ واتان یا اُور لوڈ آسہِ یا کیٚنٛہہ لیکِن کوٗر ہیٚکہِ نہٕ کٔرِتھ تیوٗت مطلب یہِ کیٚنہہ تِکیازِ کورِ چھُ مطلب سیفٹی چھِ آسان تہٕ ماحول تہِ چھُ نہٕ تیوٗتاہ صحیٖحح ؤنکیٚنس کِہینۍ تہِ تہٕ تِم چھِ کیٚنہہ ؤجوٗحات یَتھ منٛر کورِ چھِ یِم مُشکِلا یِوان باقی سوال چھُ یِہوے کہِ کوٗر چاہے یوٗتاہ تٔمِس یہِ آسہِ پانَس تانیتھ اینجوے سۄ کوٗتاہ ہٮ۪کہِ ایجُوکیشن حٲصِل کٔرِتھ تَتھ چھُنہٕ کٔہینۍ تہِ بیریر تَتھ چھُنہٕ کٔہنۍ تہِ رُکاوَٹ